السلام علیکُم ٹھیٖک چھُو حظ بہٕ حظ چھَس صالِحہ تُہۍ چھُوا ہُرمَت دِی مےٚ اوس نہٕ حظ اوترٕ ترٛومُت اَتہِ ییٚکیٛاہ پٔتۍمہِ لَٹہِ فِراک شَلوار اۭں سُہ حظ چھُ تھو تَتھ چھُ میروٗن بیٚیہِ چھِ تَتھ بٕلیک پٲجامہ مطلب پِرٛنٛٹ فِراک چھِ فِراکَس چھَس پرٛنٛٹ تَتھ حظ چھُو تۄہہِ نیٚبرٕ تھوٚمُت لِفاپَس ناو لیٚکھِتھ اۭں اۭں بہٕ چھَس سُے بِلکُل بِلکُل اٮ۪کچُلی مےٚ پٔتۍمہِ لَٹہِ تہِ نِیے حظ نہ تِم زٕ سُوِتھ اَسہِ ییٚلہِ مےٚ ووٚنمو اَسہِ چھِ خاندَر وۄنۍ چھَس بہٕ آز اَوا آمٕتۍ توٗرۍ تہٕ مےٚ گژھِ نہٕ حظ وۄنۍ ییٚتہِ پٮ۪ٹھ یُن اور دور تہٕ وۄنۍ ٲسٕس وَنان میجَرمٮ۪نٹُک وَنمو بہٕ تۄہہِ فونسٕے پٮ۪ٹھ وۄنۍ کیٛاہ چھِ مےٚ کرنو ییٚتہِ یِتھ کَن أکِس ٹیلرَس اَتھِ یہِ میجَرمٮ۪نٛٹ پَتہٕ اِنَس میٛٲنۍ گَرِکۍ پتہٕ تُہۍ تِمنٕے اَتھِ آ فِراک حظ تھٲیزیو تُہۍ نایِنٹیٖنٕے مطلب لَمبٲیی تھٲیزیوس نایِنٹیٖن کَمَر تھٲیزیوس ٹِوٮ۪نٹی ٹوٗ یہِ ہِپ چھِنہٕ حظ یہِ یہِ کوتاہ روزٮ۪س تیٚلہِ اَمہِ حساب یہِ روزِ ییٚمہِ نِش زیادٕ علاوٕے روزِ نہ سُہ کوتاہ تھٲیِو اگر ہُہ ٹُوٮ۪نٹی ٹوٗ تھٲیِو ہُہ کوٗتاہ تھٲیِو یہِ چھُنہٕ حظ مےٚ مطلب ہُہ سُوُن پاکِستانی ٹایِپ یہِ چھِ کھوٚل سُوُن وۄنۍ واریاہ ٹھیٖک یہِ بیٚیہِ حظ تھٲیزیو ییٚتَن نٔرۍ چھِنَہ تِم تھٲیزیو ییٚتٮ۪ن تامَتھ مطلب مےٚ چھِ سُوٕنۍ یوٚتنُے تام ہَژٮ۪ن تامَتھ تِم چھِ یِوان نایِنٹیٖن اوٚتَن تام پَتہٕ یُس تُہۍ چلو ٹھیٖک حظ چھُ یی تھٲیزیو بیٚیہِ بیٚیہِ سُیِو نَہ تُہۍ نٔرۍ سُیِو نَہ تُہۍ پاکِستانی ٹایِپ اَتھ ترٛٲیزیو اۭں نٔرۍ ترٛٲیزیو واریاہ کھٔلۍ بٕتھِ کَنہِ حظ گژھِ یِمَن یُن یہِ سَتھ مطلب بٕتھِ کَنہِ یہِ کھجَر چھِنَہ یِتھ کَن مُرَن چھِ أسۍ کَران میجَرمٮ۪نٛٹ تِتھَے کَن مطلب نٔرۍ گژھن بٕتھِ کَنہِ یِن سَتھ یِم کیٛاہ حظ تَتھ وَنان مطلب سَتھ میٖٹر اۭں سَتھ ترٛٲیزیوس تُہۍ کھجَر اۭں یہِ سُیزیو نال ترٛٲیزیو ہُہ کالَر دارٕے ترٛٲیزیو سُہ بنٲیزیو پٮ۪ٹھٕ ژور آنٛچہِ مطلب سُہ چھُ مےٚ پَتہٕ گژھان ٹھیٖک نَہ چھِ سُہ پَتہٕ زیادٕ کھوٚل گژھان نَہ تنٛگ اَدٕ حظ